ہیٚلو اسلام علیکُم وعلیکُم سَلام

ژےٚ بوٗزتھا اَدٕ نَبہٕ ٹوٹھ کیٛاہ چھُس وَنان کیٛاہ چھُس سُہ ونان یِمَن پَزِ لَڑٲے مۅکلاوٕنۍ آ یِمن پَزِ سُہ دیُن تہٕ مۅکلاوُن ٹٮ۪نشَن اَدٕ سا بیٚہہ